کٲشِر زَبان یہِ حظ چھِ کینٛہہ مِسکَنسٮ۪پشَنٕز چھِ اَتھ مُتعلق گۄڈٕنٮ۪تھ یہِ حظ چھِ یہِ ماننہٕ یِوان یہِ حظ چھِ اَکھ قدیٖم زبان اَمہِ موٗجوٗب نہ حظ چھِ لٕکھ یژھان یہِ بولٕنۍ کینٛہہ بیٚیہِ حظ بیٚیہِ حظ چھِ دَپان بیٛاکھ اَکھ مِسکَنسیپشَن چھُ یہِ حظ چھِ واریاہ مُشکِل یہِ زَبان اگر أسۍ پَرنٕچ تہٕ لیٚکھنٕچ کَتھ کَرو اَمہِ موٗجوٗب تہِ نہٕ حظ چھِ لٕکھ یہِ بوٗلِتھ ہٮ۪کان کینٛہہ اگرَے أسۍ یہِ نوٚو پٔتنَے ہِنٛز کَتھ کَرو نَیہِ پُیہِ ہٕنٛز کَتھ کَرو یِم نہٕ حظ چھِ کٲشُر بوٗلِتھ ہٮ۪کان کینٛہہ نہ حظ چھِ یِمَن گَرِ دِوان یا کَتھ کَرو أسۍ سکوٗلَن ہٕنٛز تَتہِ تہِ نہ حظ چھِ یِمن یہِ بولنہٕ دِوان یہِ کٲشُر زَبٲنۍ کیٚنٛہہ تِکیازِ یُس یہِ مَدر ٹنٛگ چھِ آسان مادری زَبان چھِ آسان کانٛہہ تہِ کَنسٮ۪پٹ اَسہِ کُنہِ تہِ سَبجَکٹُک یہِ حظ چھُ واریاہ سَہل گَژھان یِمَن سَمجُن تِکیٛازِ اَگَرَے أسۍ کَتھ کَرو باقٕیَن زَبانَن ہٕنٛز باقیَن سٹیٹَن ہٕنٛز تِم حظ تہِ چھِ ایپلاے کَران پَنٕنۍ یہِ مَدَر ٹنٛگ واریاہ زیادٕ چھِ ایپلاے کَران تِم اَمہِ خٲطرٕ میون مانُن حظ چھُ یہِ حظ پَزِ اَسہِ حظ پَزن بَچہِ ماٹِویٹ کَرٕنۍ اَسہِ حظ پَزِ تِمن سَبجکٹ دیُن پَرُن تِکیٛازِ اَسہِ حظ یہِ کٲشِر زَبان ہٮ۪کو أسۍ تیٚلی بَچٲیِتھ اَسہِ چھِ بَچاونٕچ ضوٚرَتھ وٕنۍکٮ۪س چھِ ساروی کھۄتہٕ کَم لُکھ یِمَن یہِ کٲشِر زَبان یِوان چھِ یا پھلٲنی چیٖزَس کیٛاہ ناو چھُ فِستٲنی چیٖزَس کیٛاہ ناو چھُ اَتھ کٲشرِ زَبانہِ منٛز یِنہٕ حظ چھِ پَے آسان زیادٕ کینٛہہ اَمہِ موٗجوٗب ضٔروٗرت حظ چھِ اَمہِ کَتھِ ہِنٛز أسۍ پَرناوہوکھ پَنٕنۍ شُرۍ یِمَن دِمو أسۍ تٲلیٖم اَمہِ کَشمیٖری زَبان ہٕنٛدۍ زَبانہِ ہِنٛز اَمہِ مادری لنٛگویج ہِنٛز یہِ حظ چھِ واریاہ ضٔروٗری تیٚلہِ حظ ہٮ۪کہون أسۍ یہِ بچٲیِتھ یہِ پَنٕنۍ یہِ زَبان